ہیٚلو اسلام علیکُم یہِ چھُ فایر سِٹیشن أسۍ چھِ آمِنا بانٛڈی پوٗراہ پٮ۪ٹھ ہَے ییٚتہِ چھُ لوٚگمُت نار تہٕ بانٛڈی پورا مطلب جامعہ مسجِد نِش جامعہ جامعہ مسجِد سایڈن یِم تِم دُکان ترٛےٚ چھِ تہٕ تِمنٕے لوٚگ نار تہٕ تُہۍ وٲتِو جلدی جلدی یور آ وارِیاہ زیادٕ مطلب ترٛےٚ دُکان چھِ تَتَن تہٕ زٕ مۅکلیے تہٕ وِۅنۍ چھُ اَکھ تہٕ تُہۍ کٔرِو کوٗشش وارِیاہ وۅنۍ چھُو گۄڈٕنٮ۪تھ یِیِو تُہۍ پتہٕ کٔرِو تۄہہِ کیوںکہ ییٚتہِ چھُ وارِیاہ وُنکٮ۪نس چھُ گوٚمُت تہٕ ترٛےٚ دُکان ٲسۍ تہٕ زٕ دٔدۍ تَتٮ۪س زیادٕ کِہیٖنٛۍ اَکھ زٕ مگر زٕ دٔدۍ تہٕ تۄہہِ کوٗتاہ ٹایِم لگوٕ جامعہ مسجِد سایڈس یِم تِم دُکان ترٛےٚ چھِ تَتھ کوچس منٛز جامعہ مسجِد تھوڑا برٛونٛہہ کُن یِم تِم سُہ کوچ چھُ تَتس ییٚتن حظ سکوٗل چھُ سکوٗلس بۅنہٕ کنہِ آ تہٕ تُہۍ ؤنِو نہَ تۄہہِ چھُو بۅن وَسُن سکوٗلس تھوڑا بہت بۅنہٕ کَنہِ تَتسٕے چھِ تِم ترٛےٚ دُکان مطلب تِم چھِ سکوٗلہٕ کی ترٛےٚ دُکان تَتس تہٕ تتَھٕے چھُ لوٚگمُت نار تہٕ تُہۍ تۅہہِ تۅہہِ کوٗتاہ ٹایِم لگوٕ تۄہہِ دَہ وُہ منٛٹ چھُ زیادٕ گَژھان تۄہہِ کٔرِو توٚتہِ تھوڑا جلدی یِنٕچ کوٗشش کیوٗنٛکہِ دُ دُکان مۅکلیے اَتٮ۪تھ وۅنۍ چھُ اَکُے بچومُت تہٕ بیٚیہِ پُلیٖسَس تہِ